اَسَلامُ علیکُم بُرہان صٲب چھُوا بُرہان ہے اَسہِ ہَسا چھِ اَتھ آب اومُت نہ گُرُٹ اَتھ ہَہ چھِ اَتھ چھِ آمٕتۍ لژھ وژھ رب وَب ؤسِتھ یِوان اہَن حظ ہے اوٚترٕ تہِ ہسا اوس ییٚمہِ دۄہ نہٕ روٗدے اوس تَمہِ دۄہ تہِ اوس اسہِ ہسا چھ نہٕ زٕ مگر اسہِ نِش چھ آسان ہمیشہٕ یہِ رَب لژھ وژھ آسان دۄہَے دۄہَے سۄے أسۍ چھ زٕہٕنٛہے صاف آسان اہَن حظ اسا بیٚیہِ آسیا یور یُن نا ییٚتہِ چھ نہٕ ییٚتہِ چھ نہٕ صاف یِم کرنہِ نا پایپہٕ وایپہٕ کُنہِ دۄہ یی زیو یور ییٚتہِ چھ سورُے صاف کرُن کر ییٖیِو تُہۍ وۄنۍ اہَن حظ

تُہۍ ہسا یِوان یور آب کم واریاہ آب کم یوان یور اہَن حظ ٹھیٖک مگر آب گوٚس وۄنۍ یُن پیور صاف گوٚس واتُن آب صاف آب ییٚتہِ چھ گژھان پرابلِم امہِ سۭتۍ ہیٚکہِ اہَن حظ مگر ییٚتہِ گژھوٕ خلقَن نا اِنفیکشَن زیادٕ بیٚیہِ کیاہ

اہَن حظ نہ حظ پانہٕ تہِ ٲسِو کیٚنٛہہ وٕچھان اورٕ یور ادٕ بیٚیہِ ٲسِو تراوان ہُہ کم کیمِکٕل ٲسِو تراوان اَتھ کم بیٚیہِ کیٚمِکل اہَن حظ اہَن حظ چلو شُکریہ بِہِو تیٚلہِ رۄبَس حوال مگر آب پتہٕ ترٲے زیو صاف چلو چلو بِہِو رۄبَس حوال